چوٗنٛکہِ مےٚ چھُ وَنُن پَنٕنؠن سٹڈیٖزَن مُتعلِق کینٛژھا تہٕ بہٕ کَرٕ اَتھ منٛز یہِ بیان کہِ بہٕ چھُس اکھ وٕنکیٚن گریجویٹ سٹوٗڈنٛٹ اکھ ییٚمہِ گریجویشن کٔرمٕژ چھِ اِنجیٖنَرِنٛگ منٛز بہٕ چھُس بی ٹیک اِن کَمپیوٗٹر ساینس اِنجیٖنرِنٛگ تہٕ چوٗنٛکہِ بہٕ چھُس برونٛہہ وُنہِ پننہِ سٹڈیٖز برونٛہہ کُن پَکناونہٕ خٲطرٕ پوسٹ گریجویشنس منٛز وٕنکیٚن وُنکیٚن کرنٹلی چھُس بہٕ پوسٹ گریجویشن کران تہٕ پوسٹ گریجویشن چھُس بہٕ سوشالجی منٛز کران اۭں تہٕ امہِ اَمہِ باوجوٗد چھُ امہِ بغٲر تہِ چھُس بہٕ وٕنکیٚن باقیو یِم سرکٲری ایٚگزامات چھِ یِم سرکٲ سرکار چھِ وٕنکیٚن کران ریٚکروٗٹمیٚنٹ خٲطرٕ مُلازمت مُلازمت خٲطرٕ یُس وٕنکیٚن یِم ایٚگزام چھِ کران مُنقعد تِمن تِمن خٲطرٕ تہِ چھُس بہٕ تیٲری کران چوٗنٛکہِ کیٛازِکہِ فیوٗچرس اندر چھُس بہٕ یژھان اکھ بہتر روزگار حٲصِل کرُن تہٕ تمہِ خٲطرٕ تہِ چھُس بہٕ پنٕنۍ پڑٲیی جٲری تھاوٕنۍ یِہے چھِ میانہِ پڑٲے مُتعلِق ڈسکرپشن تہٕ ڈِٹیل